سٲنِس ایریاہَس منٛز چھِ واریاہ اصٕل کولٹی ہیلَتھ کیرٕکۍ باقیو ایریاہو کھۄتہٕ بہٕ چھَس نہٕ چاہان زہنۍ مایگریٹ کَرُن ییٚمہِ جایہِ ییٚمہِ ایریا پٮ۪ٹھٕ بیٚیہِ کِس ایریاہَس کیازِکہِ اَسہِ چھ واریاہ زیادٕ فیسَلٹی اَسہِ چھُ ییٚتہِ پٮ۪ٹھ نَزدیٖک گژھان یُس گاندربل ڈِسٹرکُک ہوسپِٹل چھُ اَسہِ چھُ گژھان سُہ تہِ نَزدیٖک اَگر اَسہِ سِکِمٔز سورا آسہِ گژھُن اَسہِ چھُ سُہ تہِ گژھان نَزدیٖک أسۍ چھِ بِلکُل مین گاندربلَس منٛز روزان یِتھ زَن ناو چھُ بِیٖہاما اَسہِ چھِ ییٚتہِ ہر کُنہِ ٹایپٔچ فیسلٹی اویلِبٔل اَگر نہٕ اَسہِ گرِ گٲڑۍ آسہِ ہا کیٚنٛہہ اَسہِ چھ ٹرانَسپوٹ تہِ ایویلیبٔل أسۍ اَگر نیبر چھِ نیران اَسہِ چھِ سومو سٔروِس تہِ ایویلیبٔل تَمہِ وجہہ سۭتۍ چھُنہٕ اَسہِ زہٕنۍ تہِ بروبلِم گژھان اَگر اَسہِ کیٚنٛہہ بیمارۍ چھِ آسان اَسہِ چھِ دہ مِنٹ لگان ہوسپِٹلَس تام بیٚیہِ چھُنہٕ ٹریفِکُک تہِ ٹینشن آسان کِہینۍ تہِ اس لیے چھِنہٕ زٕہنۍ چاہان أسۍ یِم چھِ ییٚتہِ چھِ میڈِکل ورٲے تہِ ہرکانہہ فیسلٹی ایویلِیبٔل آسہِ اس لیے چھِنہٕ چاہان أسۍ ییتہِ پٮ۪ٹھ مایگریٹ گژھُن بیٚیہِ کِس ایریاہَس